ہوٗم رمیڈی مَس نیٖرتھ ژَلنَس یا یِتھ أسۍ وَنان چھِ یہِ ژَم دَزنَس بٔتِھس پٮ۪ٹھ یا کیٚنٛہہ کٔشیٖرِ منٛز چھِ عام طور پَر أسۍ مَس نیٖرِتھ ژَلنَس رُہُن نہٕ مَتھان یا گَنٛڈَن ہُنٛد آب چیٖرِتھ سُہ مَتھان یا تِلہِ گۅگُل تیٖل مَتھان اِتھٕے کٔنۍ زِ اِتھٕ کٔنَن ژَم وَتھنَس ژَم وَتھنَس چھِ أسۍ لیدٕر مَتھان یا أسۍ ویسلیٖن چھِ یوٗز کَران یُس زن ونٛدٕ کالِس منٛز اَسہِ ژَم چھِ پھٹان یا اَتھٕ بُتھ چھُ ژَھٹہِ سٍتۍ پھٹان تَمہِ خٲطرٕ چھِ اَسہِ کَران کٲم یہِ کہِ یمنٕے چیٖزَن ہُنٛد اِستعمال کَران زِ پَنٕنۍ ژَم بَچاوان یِتھٕے کَنَن مَسَس چھِ أسۍ کَران کٲم یہَے گَنٛڈٕ تیٖل یا رُہُن چھِ مَتھان یِمے یِمے بیٚیہِ یا جَنگلٕچ کیٚنٛہہ جٔڈی بوٗٹی تِم اِستِعمال ک کَران یا سُے رُہُن رہُن چیٖرِتھ تَمیُک سُہ رَس کٔڈِتھ تیٖلَس سٍتۍ رَلاوان تہٕ مسَس مَتھان یِتھٕے کٔنۍ چھِ بیٛاکھ یِتھ ژَمہِ خٲطرٕ أسۍ چھِ کٲشُر گٮ۪و مَتھان ییٚمہِ سٍتی زَن سٔہ نَرم چھُ روزان تہٕ یِم چیٖز چھِ أسۍ کَران یم یِمَن دۅن بَچاونہِ خٲطرٕ یا علاجہٕ خٲطرٕ اِستعمال گَرو منٛز یا گامو منٛز